اگر بہٕ کَتھ کَرٕ کہِ کیٛاہ اَسہِ پَزیٛا پَنُن شُر کٲشِر زَبان ہیٚچھناوُن کِنہٕ نہ آ یہِ چھُ اہم کیٛازِکہِ یہِ چھِ اَسہِ مادری زَبان مگر اَزکَل چھِ أسۍ وٕچھان کہِ أسۍ چھِ پنٛنٮ۪ن شُرٮ۪ن دِوان زیادٕ تَر اہمیت اُردو ہیٚچھناوَنس منٛز اِنٛگلِش ہیٚچھناونس منٛز اَسہِ چھُ باسان کہِ اگر یہِ اُردو کَرِ میون بَچہِ یی ماننہٕ وٕچھ یہِ چھِ اُردو کَران ہمیں یہِ چھُ پوٚز کہِ اَسہِ چھُ باسان پَنُن پان سُپیٖریر امہِ سۭتۍ مگر یَپٲرۍ چھِ أسۍ پَنُن واریاہ نۄقصان کَران کیازکہِ یۄس سٲنۍ مادری زَبان چھےٚ سُہ چھُ دۄہ کھۄتہٕ دۄہ کَم گژھان لُکھ چھِ تَتھ مٔشراوان امہِ حِسابہٕ چھَس بہٕ پرٛٮ۪فرَنٕس پَننہِ زَبانہِ دِوان کہِ اَسہِ پَزِ پَننی زَبان مَنٛز کَتھ کَرٕنۍ پَنٕنۍ بَچہِ ہیٚچھناوٕنۍ تَتھ منٛز کیٛازِکہِ امہِ سۭتۍ چھِ مطلب امہِ سۭتۍ چھِ أسۍ ماننہٕ یِوان اگر أسۍ نٮ۪بَر گژھو اَسہِ وَنَن نہٕ کہِ یہِ چھُ بیٚکہِ سِٹیٹُک یہِ چھُ ییٚمیُک اَسہِ وَنَن کہِ یہِ چھُ کٲشُر أسۍ چھِ پَننہِ لینٛگویج سۭتۍ یِوان زاننہٕ پہچاننہٕ